اگر کٲنٛسہِ شخصس سرفن ٹوٚپھ دِژ أسۍ چھِ کران کٲم تٔمِس أسۍ چھ تٕہٕنٛز سۄ جاے یَتھ ٹوٚپھ دِیُت چھُ تٔمِس چھِ گنٛڈ کران تہٕ جلدی جلدی چھِن واتناوان ہسپتال